اگر ہَسا أسۍ گَرِ گاو چھِ رَچھان ژھاوٕج چھِ رَچھان تِم ہَسا چھِ اَسہِ واریاہ فٲیدٕ تہِ دِوان کیمہِ کِن ایگرِکَلچَرَس مَنز تہٕ بیٚیہِ ہَسا چھِ تِم فُڈ سِکِیورٹی مَنز اَسہِ غذا غذا یہِ تھاونَس منٛز چھِ اَسہِ تِم واریاہ یہِ دِوان مِثال کے طور پَر اگر اَسہِ خانَدر آسہِ یا مٲلہٕ آسہِ نِیاز آسہِ گۄڈنٮ۪تھ اَگر أسۍ وٕچھو اَسہِ آسہِ گاو وۄنۍ آسہِ سۄ گاو وٲلوِنۍ پَتہٕ ہَسا مطلب اَگر تٔمِس گایہِ وَژھٕر چھِ زیوان یا وۄژھ چھُ زیوان پگاہ ییلہِ اَسہِ خاندر چھُ آسان کٲنسہِ أسۍ ہَسا چھِ سُے وۄژھ ماران من بَنان چھ ماز یُس اَسہِ ترامٮ۪ن چھُ لَگان مطلب کہِ سالرَن خٲطرٕ چھُ أسۍ سُہ ماز اِستعمال کَران بیٚیہِ ہَسا چھِ أسۍ کۄکَر چھِکھ أسۍ رَچھان اگر ہَسا أسۍ وٕچھو یِم ہَسا یِم کۄکَر چھِ آسان یِم چھِ اَسہِ ٹھوٗل دِوان مطلب کہِ یہِ اِنسان سٕندۍ صحتہٕ خٲطرٕ چھُ ضروٗری ٹھوٗل تہِ آسان بیٚیہِ اَگر أسۍ وٕچھو یِم ہَسا یہِ جاناوار یِم مطلب کہِ گاوٕ چھِ أسۍ رَچھان ژھاوٕلۍ چھِ أسۍ رَٹان رَچھان کَٹھ چھِ أسۍ رَچھان گۄڈنٮ۪تھ یُس ہَسا یُہند سُہ گُہہ چھُ آسان سُہ ہَسا چھِ أسۍ دۄدراوان مطلب کہِ ڈِکَمپوز کَران وٕنکٮ۪ن ہَسا چھُ گورمٮ۪نٹ دِوان پرٮ۪تھ کٲنسہِ کو ڈَمپِنگ کریٖلۍ چھِ وٕنکٮ۪نَس گورمٮ۪نٹ دِوان مطلب کہِ أسۍ ہَسا چھِ سورُے سُہ گُہہ وُہہ تٔتھۍ مَنز جمع کَران پتہٕ ہَسا اَگر أسۍ وٕچھو سُہ ہَسا چھِ أسۍ پَنِنس پَتہٕ تَتھ زٔمیٖنَس تراوان ییٚلہِ تَتھ اَکھ کھاد چھِ بَنان سُہ ہَسا چھِ أسۍ پَتہٕ تٔتھۍ تراوان تَمہِ سۭتۍ ہَسا یُس سون فَصل چھُ آسان سُہ ہَسا چھُ واریاہ اصل بَنان زَرٲیی فَصل یُس ہَسا چھُ اَسہِ آسان سُہ ہَسا چھُ واریاہ اصل بَنان تِکیازِ اگر ہَسا أسۍ کھاد تراوو ڈاے کھاد چھِ تراوان یوٗریا کھاد چھِ تراوان تمہِ سۭتۍ ہَسا چھِ گۄڈنٮ۪تھ یِم کھہَس مَنز تِم لۄکٕٹۍ لۄکٕٹۍ کٮ۪مۍ چھِ آسان تِم ہَسا چھِ تِمو کھادو سۭتۍ مَران وۄنۍ اَگر أسۍ تٔمۍ بَنَسبَت کہِ أسۍ تراوو اَتھ کھ کھہَس تراوو أسۍ یِہٕے گُہہ تراوو أسۍ یا یا یِہے سَڑیومُت گُہہ تراوو اَکھ ہَسا چھُ تَمہِ سۭتۍ سون یُس یہِ زٔمیٖن چھِ آسان یہِ ہَسا چھِ واریاہ ذرخیز بَنان بیٚیہِ یُس ہَسا سُہ تَمہِ پٮ۪ٹھ سُہ فصل چھُ نیران غذا چھُ نیران سُہ ہَسا چھُ آسان سِکیور تَتھ مَنز ہَسا چھُنہٕ آسان کُنہِ قٕسمُک مطلب یہِ خطرات وطرات کیٚنٛہہ اگر ہَسا أسۍ امہِ نِش کھاد تراوو تِم نَسا چھُنہٕ سُہ سُہ غذا نَسا چھُنہٕ سٲنِس صحتَس خٲطرٕمُفیٖد روزان کِہیٖنۍ أسۍ ہَسا چھِ مطلب کہِ دۄد چھِ اَگر أسۍ گاو چھِ رَچھان گَرِ أسۍ ہَسا چھِ دۄد چھِ أسۍ پانَس کھٮ۪وان بیٚیہِ چھِ أسۍ مطلب کہِ باقٮ۪ن تہِ دِوان یِم حظ اَسہِ کومنِٹی مَنز مطلب کہِ سٲنۍ پَننِس سماجَس مَنز لوٗکھ چھِ آسان تِمَن تہِ چھُ مطلب کہِ اَگر اَسہِ مثال کے طور پَر أسۍ چھِ گَرِ گاو رَچھان سون ہمسایہِ چھُنہٕ گاو رَچھان اگرے اَسہِ چھِ گاو صُبحٲے دۄدَس زٕ کِلوٗ چھِ دِوان أسۍ ہسا چھِ أمِس ہمساے یہِ دۄدَس پانژھ کِلوٗ چھِ دِوان أسۍ ہَسا چھِ اَمہِ دۄدٕ سۭتۍ پانژھ گرٕ پالان اگر ہَسا أسۍ وٕچھو اَتھ مَنز ہَسا چھِ واریاہ مطلب کہِ یُس ہَسا سون ڈِسٹرک بارہمولہ چھِ اَتھ مَنز ہَسا چھِ واریاہ گَرٕ ہَسا چھِ اَتھ سۭتۍ مطلب کہِ اَمی سۭتۍ پَنُن بِزنَس چَلاوان سٲنِس یَتھ اَسہِ ہَسا چھُ ییٚتہِ اَکھ محلَس مَنز ہَسا چھُ اَسہِ زٕ ترٛےٚ أکِس ہَسا چھِ پوٹری فارَم بٮ۪کِس ہَسا چھِ گٲو فارَم یُس حظ ییٚمِس ہَسا گٲو فارَم چھِ تٔمِس ہَسا چھِ تقریٖبن وُہ گاوٕ چھِ تٔمِس نِش اگر ہَسا أسۍ وٕچھو سُہ ہَسا چھِ تِمن وُہَن گاوَن چھُ سُہ تقریٖبن ہیٚوان اَکھ ہَتھ وُہ لیٖٹَر دۄد اَکھ ہَسا چھِ سُہ أکِس مطلب کہِ گاڑِ مَنز صبحٲے نِوان دۄد نِوان سُہ چھُ شَہَر کٕنُن تَتھ سُہ ہَسا چھُ تَتھ دۄدَس پٮ۪ٹھ تہِ بِزنِس کَران بیٚیہِ ہَسا چھِ سُہ سٲنِس محلَس مَنز بیٚکِس بیٚکِس کۄکَر فارَم چھِ مطلب یُس ہَسا سون ایریا چھُ یہِ ہَسا چھُ مٮ۪کزِمَم وٕنکٮ۪نَس یہِ حظ چھِ یہِ ڈیری فارَم تراوان نہ تہٕ چھِ پوٹری فارَم بنان نَہ تہٕ ہَسا چھِ یہِ گُہۍ کار کَران مطلب کہِ بَناوان أتھۍ گُہِس چھِ بَناوان کھادٕ حظ تِم ہَسا چھِ وَنان زِ سانہِ خٲطرٕ ہَسا چھِ واریاہ اَصل مطلب کہِ أسۍ چھِ کَران یہِ کٲم مطلب اَسہِ چھِ اتھ چھِ نہ چھِ کُنہِ قسمٕچ اَتھ مطلب یہِ خۄداے سُند بچاو گَژھِ اَسہِ آسُن باقٕے ہَسا چھِ تِم یی دَپان مطلب کہِ سانہِ خٲطرٕ چھُ واریاہ مُفیٖد ہَسا چھِ سانہِ خٲطرٕ ہَسا روٗد یہِ واریاہ اصل یہِ تِکیازِ یُس ہَسا اَکھ غریٖب چھُ سُہ تہِ ییٚمِس اَگر دان ڈوٗر آسٮ۪س یا گاسہٕ آسٮ۪س گَرِ اورٕ چھس اَنٕنۍ سُہ ہَسا ہیٚکہِ آرام سان گاو رٔچھِتھ اَکھ ہیٚکہِ سُہ پَنُن عیال پٲلِتھ بیٚیہِ ہَسا چھُ ڈِسٹرک بارہمولہَس مَنز وٕنکٮ۪نَس زیادٕ باغ باغَن مَنز چھ واریاہ گاسہٕ آسان اگر أسۍ یِہے گاسہٕ گایہِ تراوو أمِس نَسا چھُنہٕ آسان پھل وَل دِنُکھ ضروٗرت کِہیٖنۍ وٕنکٮ۪ن کِس موسمَس مَنز یہِ ہَسا چھِ دِوان وٕنکٮ۪ن کِس موسمَس مَنز گاسٕے پٮ۪ٹھٕ یوت ژھورُے دۄد